بَڈگام حظ چھِ اَکھ ڈِسٹِرٛک سٲنِس بَڈگامَس منٛز ہسا چھُ واریاہ تہوار یِوان مناونہٕ مطلب خاص کر حظ اَکھ حظ عیٖد مطلب عیٖد زٕ بیٚیہِ حظ وَرُس بیٚیہِ حظ شب بیٚیہِ حظ پِرخٲر مطلب عیٖد حظ چھِ زٕ آسان اَکھ حظ گٔے لۄکٕٹ عیٖد بیٚیہِ حظ گٔے بٔڑ عیٖد لۄکٕٹ عیٖد حظ چھِ آسان گۄڈٕ بِہُن رٮ۪تَس مطلب روزدَر حظ پتہٕ ٲس آسان لۄکٕٹ عیٖد پتہٕ حظ گٔے بٔڑ عیٖد سۄ حظ چھِ آسان لۄکچہٕ عیٖد پَتہٕ ڈایہِ ریٚتۍ تَمہِ دوہ حظ چھِ سُہ حظ چھِ ڈایَن دۄہَن آسان تَمہِ دۄہ حظ چھِ پٮ۪وان قربان کَرُن مطلب کَٹھ گاو کیٚنٛہہ تہِ حظ ہٮ۪کَو قربان کٔرِتھ سُہ حظ چھِ پٮ۪وان پتہٕ مطلب سُہ قربان پٮ۪وان پتہٕ ہمسایَن منٛز بٲگراوُن بیٚیہِ حظ گوٚو شَب شَب حظ گوٚو مطلب یہِ چھِ خُدایَن ووٚنمُت دوٚپُن شَب ٲسۍزیو کران شبِ معراج حظ چھُ شبِ برات حظ چھِ اور واریاہ واریاہ شَب حظ چھِ بیٚیہِ حظ گوٚو وَرُس وَرُس حظ چھِ مطلب یہِ حظ چھِ سُہ اَکھ تہوار یُس سٲنِس گامَس منٛز چھُ یِوان مناونہٕ مطلب یہِ حظ چھِ ؤلی دیٖن چھِنہٕ حظ آسان ؤلی دیٖن تِم ٲسۍ مطلب اَستانَن منٛز آسان پتہٕ قبرِستانَن منٛز آمٕتۍ ترٛاونہٕ تٕہٕنٛدسٕے تِہِنٛدسٕے یادَس منٛز چھِ یِوان اَکھ دۄہ مناونہٕ تَمہِ دۄہ حظ چھِ مطلب فُل گام نِوان سٔمِتھ نِوان اَستانَس پٮ۪ٹھ بَتہٕ کیٚنٛہہ رٔنِتھ نِوان کۄکُر نِوان سُہ حظ نِوان تور بیٚیہِ حظ نِوان تہٕ مطلب تورٕ دِوان پتہٕ توٚبرُک تورٕ حظ چھِ تَمہِ دۄہ تَمہِ دۄہ راتس حظ چھِ شَب آسان واریاہ واریاہ حظ چھِ مطلب بیٚیہِ حظ چھِ بیٚیہِ حظ چھِ پِرخٲر پِرخٲر مطلب حظ گٔے یہِ تہِ حظ چھِ مطلب تہوار سٲنِس گامَس منٛز ییٚتہِ حظ چھِ مطلب بَتہٕ نِوان بیرَن پٮ۪ٹھ زٔمیٖن آسہِ نہٕ حظ تَتہِ نِوان بیرَن پٮ۪ٹھ بَتہٕ سُہ بَتہٕ حظ چھِ پتہٕ ہوٗنۍ کھٮ۪وان بیٚیہِ حظ چھِ تَمہِ دۄہ پانَس تہِ اَنان بَتہٕ سُہ حظ چھِ أسۍ مطلب کھٮ۪وان پتہٕ سُہ حظ چھِ یِوان بوٚڈ دۄہ مانٛنہٕ بیٚیہِ حظ چھِ ییٚتہِ آسان عیٖدِ میلادُالنبی عیٖدِ میلادُالنبی حظ مطلب گوٚو حضرت محمد صلی اللہُ علیہِ وَسَلَم زایہِ دۄہ ییٚمہِ دۄہ سُہ زامُت چھِ تٔمۍ سٕنٛدِس یادَس منٛز حظ چھِ یِم مِناونہٕ عیٖدِ میلادُالنبی تَتہِ یہِ سُہ حظ چھِ عیٖدگاہَس منٛز حظ چھِ واریاہ لوٗکھ سَمکھا سَمان پتہٕ حظ چھِ مطلب واریاہ مولوی صٲب تہِ یِوان بٔڑۍ بٔڑۍ مولوی صٲب حظ تِم چھِ پتہٕ پَنُن مطلب وَنان اورٕ یورٕ تَتھ حظ وَنان عیٖدِ میٖلادُالنبی سُہ تہِ حظ یِوان سٲنِس گامَس منٛز مناونہٕ